اَکھ مئی اَمہِ دۄہ چھِ یِوان اِنٹرنٮ۪شنَل لیٚبَر ڈیٚے مَناونہٕ ژور فرؤری یہِ چھُ آسان ؤرلڈٕ کینسَر ڈیٚے زٕ اکتوبر اَتھ دۄہَس پٮ۪ٹھ چھِ گانٛدھی جیَنتی یِوان مَناونہٕ پانٛژھ جوٗن یہِ چھِ ؤرٕلڈٕ انوارمٮ۪نٹہٕ ڈیٚے تہٕ پنٛداہ اَگست یہِ چھِ یہِ چھِ ہِندوستانچہِ آزٲدی ہُنٛد دۄہ